یۄس ہہَ یۄس سا یہِ پی ایم پوشَن سِکیٖم چھِ اَتھ چھِ وَنان بیٛاکھ ناو کٲشِر پٲٹھۍ مِڈ ڈے میٖلٕز مِڈ ڈے میٖلٕز یہِ ہَسا چھِ دۄہ پہرَن بَتہٕ پٮ۪وان دیُن شُرٮ۪ن سکوٗلَن منٛز یہِ ہَسا چھِ سۄ پیام فرام فٔسٹ کَلاس پٮ۪ٹھ ہَسا چھِ سِٹاٹ گژھان ٹُو فِفٹی پرٛایمری پرٛایمری تانۍ چھِ گژھان مطلب یہِ مِڈ ڈے میٖل سِٹاٹ اَمیُک مقصد ہَسا چھِ یِمَن بَچَن گٔژھ ملان اَمیُک مقصد ہَسا چھُ کہِ بَچَن گٔژھ میلُن اَکھ اَصٕل ڈایٹ پرٛاپَر پرٛاپَر نیوٗٹِرٛشَن گٔژھ میلُن یِمَن تہٕ یِمَن گٔژھ نہٕ مالنیوٗٹِرٛشَن گژھِ نہٕ گژھن یِم گٔژھ نہٕ تِم کَمزور وَمزور گَژھٕنۍ بَچہِ کینٛہہ اَوٕے ہَسا چھِ یِوَان سکوٗلَن منٛز دِنہٕ پرٛایمری تانۍ